ہیٚلو ہیٚلو وعلیکُم سَلام ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ مےٚ حظ ٲسۍ اَہَن حظ آ تۄہہِ چھُو حظ مٮ۪وٕ دُکانَس منٛز کیٚنٛہہ مےٚ حظ ٲس زٕ ترٛےٚ دَرجَن ضروٗرت ژورِ بَجہٕ حظ یِمَو بہٕ ہاں اَہَن حظ اَدٕ کیٛاہ ٹھیٖک حظ چھُ